اَسہِ نِش چھِ واریاہ وَے وٮ۪رایٹی حظ واریاہ قٕسمٕکۍ کۄکَر چھِ اَکھ گوٚو کٲشُر کۄکُر بیٚیہِ کیٛاہ سا گٔے بایلَر کۄکٕر بیٚیہِ کیٛاہ سا گٔے بَتچہِ حظ اَتھ خٲطرٕ چھِ پٮ۪وان گۄڈٕ بِلڈِنٛگ بَناوٕنۍ حظ بٔڑ بٔڑ بِلڈِنٛگ چھِ پٮ۪وان بَناوٕنۍ تَتھ منٛز چھِ پٮ۪وان تھاوٕنۍ بَناوٕنۍ حظ زٕ کَب أکِس منٛز تھاوَو بَتچہِ بیٚیِس منٛز تھاوَو کٲشُر تہٕ پٲرِم کۄکرِ حظ اَتھ کیٛاہ چھِ وَنان بیٚیہِ چھِ پٮ۪وان یِمَن حظ مِثال یِمَن چھِ پٮ۪وان حظ برابر واتُن یِمَن چھِ پٮ۪وان برابر مِثال صُبحَن صُبحَن پٮ۪وان پھَل ترٛاوُن برابر اَکہِ بَجہِ تام اَکہِ بَجہِ تام اَکہِ بَجہِ آسان گۄڈٕ دِنۍ ترٛیشی حظ پَتہٕ چھِ آسان تَمہِ پَتہٕ دیُن پھَل آ پَتہٕ آسان شامَس دیُن ترٛاوُن حظ پھَل بَرابر راتَس پٮ۪ٹھ بیٚیہِ اَگر کُنے مِثال کُنہِ کۄکرَس باسہِ مِثال ژاس واس بٮ۪مار وٮ۪مار اَتھ اَسہِ نِش چھِ آسان اٮ۪ویلیبٕل حظ ڈاکٹَر سُنٛد نَمبر أسۍ چھِ کَران ڈاکٹرٛس تٔمِس چھِ دَپان ییٚمِس چھِ یہِ پرٛابلِم سُہ چھُ وَنان تُہۍ أنِو سا یہِ میٚڈِسَن مِثال کران چھِس وَنے اَصٕل پٲٹھۍ پَتہٕ چھِ فار اٮ۪کزامپٕل ییٚلہِ أسۍ کٕنان چھُ ییٚلہِ مِثال واتان چھِ مِثال ٹایم پَتہٕ چھِ أسۍ کٕنان فار اٮ۪کزامپٕل اَتھ منٛز چھِ گَژھان مان ژٕ کُنہِ کُنہِ منٛز ریٹہِ منٛز اُتار چَڑاو تہِ کُنہِ دۄہ چھِ یِوان ریٹ کَم کُنہِ دۄہ چھِ یِوان زیادٕ فار اٮ۪کزامپٕل اَگر کُنہِ دۄہ کَم آے ریٹ پَتہٕ چھِ پٮ۪وان اَسہِ سُہ بہٕ چھُس وَنان تٔمِس گۄڈٕنٮ۪تھٕے یہِ کٔرۍزٕ وۄنۍ ژٮ۪ن اَگر تہٕ کُنہِ مِثال گٔے دَہ رۄپیہِ کَم دَپان یہِ کٔرۍزٕ وۄنۍ زٕ بیٚیِس منٛز دَہ رۄپیہِ دیٖزٕ ژٕ مےٚ عَلاوٕ کیونکہِ مےٚ گوٚژھ نہٕ گاٹہٕ بہٕ گوٚژھ نہٕ گاٹَس منٛز یُن کینٛہہ ہہٕ